بہٕ چھَس اینکوری کران کہِ میٛٲنۍ کیب وٲژاہ برابر بہٕ چھَس تَتھ خٲطرٕ اَکھ چیٖز تۄہہِ وَنٛنہٕ یِوان بہٕ گٔیَس اَتھ ٹرٛیفِکَس منٛز سِٹَک مےٚ وَنتہٕ ڈرٛایوَر صٲب اَتھ منٛز اَتھ کوٗتاہ ٹایِم لَگہِ مےٚ پَنٛنِس وَتہِ پٮ۪ٹھ واتان واتنَس یورٕ اَگر یوٗتاہ ٹرٛیفِک جام اوس تُہۍ کیٛازِ آییوٕ یَپٲرۍ تۄہہِ ہے بہٕ تہِ کٔروَس پریشان پَنٛنِس پانَس سۭتۍ بہٕ ٲسٕس وۄنۍ دَپان چھَسو تۄہہِ پرٛژھان کیٛاہ یَتھ کوٗتاہ ٹایِم لَگہِ بیٚیہِ کوٗتاہ ٹایِم لَگہِ مےٚ پَنٛنِس منزِلَس واتنَس تام بیٚیہِ کوٗتاہ پونٛسہٕ لَگہِ مےٚ اگر مےٚ ژےٚ ٹرٛیفِک جامَس منٛز بَنٛد کٔرٕتھَس مےٚ مہ کھسہِ اَتھ کیٚنہہ پونٛسہٕ اَتھ ٹرٛیفِک جامَس منٛز تُہٕنٛدِ گاڑِ منٛز بیٚہنَس بیٚیہِ دٔیِم کَتھ مےٚ ؤنۍتو تۄہہِ کوٗتاہ ٹایِم لَگیو مےٚ یَتھ ٹرٛافِک جامَس منٛز کَڑنَس اگر تۄہہِ باسان چھُو زیادٕ ٹایِم لَگیو تیٚلہِ کَرٕ بہٕ تِتھَے کہٕ تَمی بیٚیہِ کُنہِ چیٖزٕچ سبیٖل بیٚیہِ میٛانۍ لوکیشَن چھےٚ آلرٕڈی تُہٕنٛدِس سِنیرووَس منٛز یِوان بیٚیہِ کٔرِوَس تۄہہِ بہٕ ٹرٛیفِک جامَس منٛز ییٖژاہ پریشان یَپٲرۍ چھُ یوٗتاہ تاپھ بہٕ کۭتِس کالَس رُکہٕ مےٚ ؤنۍتو تُہُنٛد لوکیشَن سۄ سورٕے کیٚنہہ وٕچھِتھ مےٚ کوٗتاہ ٹایِم لَگہِ ییٚتٮ۪ن نیرنہٕ کیٛازِکہِ بہٕ آیَس واریاہ تنٛگ ییٚتٮ۪ن مےٚ گوٚو واریاہ گرم مےٚ اوس چھُ لۄکُٹ بَچہٕ سۭتۍ أمِس تہِ گوٚو واریاہ گرم ژٕ ووتُکھ پنٛنِس ٹایِمَس پٮ۪ٹھ مگر ژےٚ کا کُن وٕچھُتھ نہٕ أندۍ پٔتۍ ما چھُ ٹرٛیفِک جیم أسۍ ما گژھو سٕٹَک بیٚیہِ کوٚن وٕچھُتھ نہٕ ژےٚ ٹایِم یَتھ منٛز أسۍ سہٕ